اَلسَلامُ علیکُم وَرَحمَتُ اللہِ وَ بَرَکاتُہٗ تُہۍ چھِو حظ ٹھیٖک اصل پٲٹھۍ چھِو حظ اہَن حظ أسۍ تہِ حظ ٹھیٖک تُہۍ چھِو حٕظ ٹھیٖک اہن حظ ٹھیٖک اَسہِ چھِ بہٕ وَنہٕ تِمَن پانٛژَن ہِمسایَن ہُنٛد ناو یِم اَسہِ رفیٖق تہٕ شفیٖق چھےٚ تِم پانٛژھ ہَمساے چھِ اَسہِ واریاہ قریٖب گۄڈنیُکے چھُ رفیٖکا دوٚیِم چھِ شابان تریٚیِم چھےٚ بشیٖر ژوٗرِم چھِ محمد شفیع تہٕ پۭنٛژِم چھِ پۭنٛژِم چھِ تَبَسُم یِم پانٛژھ ہَمساے چھِ اَسہِ واریاہ اَکار تہٕ بَکار یِوان أسۍ کُنہِ ساتہٕ کُن گَژھان سٲنِس مَکانَس خَیال تھاوان رٲچھۍ تہٕ راوٕچھ کَران پَتہٕ یِژٕھ پھِرۍ أسۍ واپَس یِوان اَسہِ چھِ عزتہٕ سان تِتھ کنۍ کتھ کَران اَسہِ چھُ نہٕ باسٲنی اَسہِ اَگَر خٲر تہٕ شَر آسہِ سٲنٛۍ ہَمساے چھِ اَسہِ مان ژٕ ہَمساے چھِ اَسہِ واریاہ یِم پانٛژھ گَرٕ چھِ اَسہِ واریاہ زیادٕ اَکار تہٕ بَکار یِوان یِتھی ہَمساے گَژھَن ساروین آسٕنۍ یِتھ اَسہِ یِم پانٛژھ ہَمساے چھِ تَبَسُم چھِ سہروٗ چھِ یِتھی پانٛژھ ہَمساے گَژھَن سارویٚن آسٕنۍ